انسانن کٔر زندگی ہٕنٛدٮ۪ن مُختلِف شعبن منٛز ترقی بٔڑۍ بٔڑۍ کارخانہٕ بنٲوِن تہٕ سڑکہٕ كَرٮ۪ن تٲمیٖر ریل ہوٲیی جہاز ریڈیو ٹیلی ویجَن ٹیلیفون کمپیوٗٹر اِنٹرنیٹ تہٕ جنٛگی ہتھیار کٔرِن تیار آرام تہٕ آسٲیِش خٲطرٕ بنٲیِن رنٛگہٕ رنٛگہٕ سامانہٕ اَما پوز یہِ سورُے کرنہٕ سۭتۍ ہیٚژٕن اِنسانس پٲٹھۍ کٔمۍ سٕنٛز پاز پھاش گژھٕنۍ سُہ ہیوٚتُن آلودگی ہٕنٛدِس پان ؤنۍمٔتِس زالس منٛز پھسُن خۄدا تعالۍٰ ہن اوس یہِ دُنیا شُد تہٕ شوٗژ ماحول عطا کٔرِتھ تمام زُو زٲژن ہٕنٛدۍ خٲطرٕ بَسُن لایق پٲدٕ کوٚرمُت انسانن کوٚر پرٛٮ۪تھ کانٛہہ شُد چیٖز پنٛنہِ خۄد غرضی تہٕ نادٲنی سۭتۍ آلوٗدٕ گاڑٮ۪ن ریلن تہٕ کارخانن منٛز پٲدٕ گژھن وول دٕہ سۭتۍ چھُ سورُے اوٚنٛد پوٚکھ آلوٗدٕ کران اِنسان چھُ ژھۄٹھ گنٛدٕ تہٕ غلازت دٔریاون تہٕ کۄلن منٛز دٲرِتھ دِوان ہسپَتالو منٛز تہٕ گرَو منٛز نیرن وول بدرَو تہِ چھُ کۄلن منٛز گژھان یِتھ پٲٹھۍ چھُ آب ناصاف گژھان تہٕ کۄلن ہُنٛد آب چھُنہٕ وۄنۍ چٮ۪نَس لایق روٗدمُتُے شور تہٕ تہِ چھُ ماحولس منٛز آلوٗدگی ہُرناوان گاڑٮ۪ن ہُنٛد پی پی ہیلی کاپٹرن ہٕنٛز گگراے ہِش آواز ریڈیو تہٕ ٹیلی وجنیُک شور تہٕ ٹیپ رِکاڈن ہٕنٛز گرٛیٚز چھِ کنن زَر پے پاوان زیادٕ کرٛٮ۪کہٕ ناد کرنہٕ تہٕ بوزنہٕ سۭتۍ چھُ کنہٕ بلَس تہٕ دِلچہِ دُبراے پٮ۪ٹھ ناکار اثر پٮ۪وان اولوٗدگی ہُرنس چھُ ہُرناونہٕ آبٲدی سۭتۍ تہِ واٹھ أسۍ چھِ صرف پنٛنہِ یوت باپتھ عٲش آرام حٲصِل کرنچہِ مان مٲنۍ منٛز پنُن فرض مٔشراوان ماحولٕچ آلوٗدگی ہُرنہٕ سۭتۍ چھُ پرٛٮ۪تھ کٲنٛسہِ نۄقصان انسانن تہٕ تہِ بیٚیہِ زُو زٲژن تہِ لُکھ چھِ قٕسمہٕ قٕسمہٕچٮ۪ن خطرناک بٮ۪مارٮ۪ن منٛز ہٮ۪نہٕ یِوان سِیٖنچہِ بٮ۪مٲرۍ کامبل تہٕ أنٛدرمَن ہٕنٛز بٮ۪مٲرۍ چھِ دۄہ کھۄتہٕ دۄہ ہُران تہٕ عام سپدان آفتابس تہٕ بُترٲزِ منٛزَس چھِ اکھ پردٕ ہیوٗ یتھ اوزوٗن لیر ونان چھِ اَمہِ پردٕ مٔنٛزۍ چھِ آفتابٕچ زٕژٕ چھٲنِتھ بُترٲژۍ پٮ۪ٹھ واتان اولوٗدگی ہُرنہٕ سۭتۍ چھِ اَتھ پردس زٔدۍ گژھنہٕ ہیٚتۍمٕتۍ یِمو منٛز یِم زٕژٕ چھانٛنہٕ بۄن وَسان تِمو سۭتۍ ہیٚکہِ ژَمہِ ہُنٛد کینسر گٔژھِتھ تہٕ وارٕ وارٕ مرٮ۪ن سٲری زُو زٲژ اولوٗدگی ہُرنہٕ سۭتۍ ووت آب زُو زٲژن تہِ درٛارٕ حیوانن جانوارَن تہٕ کُلٮ۪ن کَٹٮ۪ن تہِ اِنسان ہیٚکہِ نہٕ آزکہِ زمانہٕ پوٗرٕ پٲٹھۍ اولوٗدگی نِش بٔچِتھ وۄنۍ گوٚو اولوٗدگی ہیٚکہِ ضروٗر کم کٔرِتھ اولوٗگی کم کرنہٕ خٲطرٕ پَزِ لُکن دِل دِتھ پَنُن فرض نَکھٕ والُن پرٛٮ۪تھ کانٛہہ گژھِ زانُن زِ ماحول آلوٗدٕ کرنہٕ سۭتۍ چھُ نۄقصان ژھۄٹھ تہٕ لَژھ پٕلاسٹِک چیٖز تہٕ موم جامہٕ گَرَن ہُنٛد بدرَو گژھِ نہٕ کۄلن منٛز دٲرِتھ دیُن تِم چیٖز گژھن زٔمیٖنس تَل دبراوٕنۍ یِم ہوٚژِتھ ہیٚکٮ۪ن ریڈیو تہٕ ٹیلی وِجن گژھٮ۪ن نہٕ بٔڑۍ بٔڑۍ بوزٕنۍ شور کم کرنٕچ گژھِ پرٛٮ۪تھ کانٛہہ اِنسان کوٗشِش کرُن کارخانو تہٕ گاڑیو منٛز نیرن وول دٕہ گژھِ ساینسی طٔریٖقو سۭتۍ کاپہِ رٹُن ایٹمی ہتھیار بناونہٕ کٮ۪ن تجرُبن پٮ۪ٹھ گژھِ ٹھاک لاگنہٕ یُن ساروٕے کھۄتہٕ ضروٗری کٲم چھِ ونن رٲچھ راوٹھ کَرٕنۍ زیادٕ کھۄتہٕ تہٕ زیادٕ کُلۍ نوٚوراوٕنۍ پَنُن اوٚند پوٚک گژھِ صاف تھاوُن تازٕ تہٕ صاف ہوا شُد تہٕ شوٗژ آب تہٕ پُرسکوٗن ماحول چھُ تمام زُو زٲژن ہٕنٛز زندگی خٲطرٕ ضروٗری